اَزکَل چھِ اِنٹَرنٮ۪ٹَس پٮ۪ٹھ اَکھ دِلچسٕپ خَبَر پھٲلیمٕژ سُہ گوٚو یہِ زِ یُس ڈایناسور پٔتمہِ پٔتمِس زَمانَس موٗجوٗد اوس تٔمسُنٛد ٹھوٗل چھُ آمُت لَبنہٕ تہٕ ساینٹِسٹہٕ ساینَس داں چھِ اَتھ پٮ۪ٹھ واریاہ کاروٲیی کَران تہٕ لَبنہٕ چھِ آمُت یہِ چھِ تقریٖباً ترٛےٚ ہَتھ مِلیَن ؤری پرٛون ٹھوٗل تہٕ اَتھ پٮ۪ٹھ چھِ یِوان وُنہ تہِ کاربَن ڈیٹِنٛگ کَرنہٕ تہٕ مختلف جایو پٮ۪ٹھ چھِ مختلف ساینٹِسٹہٕ آمٕتۍ ساینَس داں آمٕتۍ واریاہ تھٔدۍ یِم اَتھ زَن ایکٕسپٲٹ چھِ اَتھ فیٖلڈَس منٛز تہٕ تِم چھِ اَتھ پٮ۪ٹھ رِسٲرٕچ کَران یہِ کَتھ چھِ واریاہ زیادٕ دِلچسٕپ کہِ یہِ چھےٚ واقعی تٔمِس ڈایناسور سُنٛد ٹھوٗل کِنہٕ نہ